اسَلامُ علیکُم یُس یہِ سون ڈسٹرک چھُ یَتھ نہ حظ چھَنہٕ مان ژٕ ہُہ ییٚتہِ چھِ واریاہ ٹھَنٛڈ آسان موسَم ییٚتہِ چھُنہٕ زیادٕ مان ژٕ ہہُ گَرٕم وَرٕم چھُنہٕ ییٚتہِ زیادٕ آسان کینٛہہ ییٚتہِ چھُ شیٖن پیٚوان مٲنِو تُہۍ کَم سے کَم چھِ پیٚوان شیٖن اَکھ میٖٹَر اکھ میٖٹَر کُنہٕ ساتہٕ چھُ گَژھان تمہِ کھۄتہٕ عَلاو تہِ مَطلَب مان ژٕ ییٚتہِ چھُ وَنٛدٕ آسان شیٚن ریٚتَن شیٚن ریٚتَن اِسلیے چھُ امہِ سۭتۍ روزان ییٚتہِ مٲنِو ٹھَنٛڈ موسَم ٹھَنٛڈ موسَم آسنہٕ کِنۍ وَجہ چھُ یہِ سون عَلاقہٕ واریاہ رُت سون ڈِسٹرک چھُ واریاہ رُت امہِ موٗجوٗب کہِ مَطلَب یہِ کہِ یہِ چھُ شَہَر چھُ مَطلَب یورٕ یہِ اِسلامباد چھُ یورٕ یہِ ہہَ یہِ کۄلگوم کۄلگٲمِس چھِ توتہِ ٹھَنڈٕ آسان موسَم مَگَر سٲنِس عَلاقَس چھُ واریاہ ہہُ ٹھَنٛڈ موسَم آسان یورٕ چھُ گَرٕم آسان یورٕ چھُ واریاہ مان ژٕ گَرمَس مَنٛز یور چھُنہٕ وَندٕ آسان زیادَس ٹایمَس یورٕ چھِ مان ژٕ یُہے کیاہ چھِ یَتھ وَنان یِمے مٲنِو مےٚ باسان ریٚتَس دۄن ریٚتَن ڈایَن ریٚتَن تانۍ یورٕ بٔنمِس سایڈَس آسان سٲنِس سایڈَس چھُ کَم سے کَم مان ژٕ تریٚن ژورَن ریٚتَن آسان وَندٕ اِسلیے چھُ اَسہِ اَصل موسَم آسان یَتھ امے وَجہٕکۍ چھُ کہِ آسان اَصل موسَم یہِ چھُ آسان مان ژٕ ہور یہِ چھُ ٹھَنٛڈ روزان امہِ سۭتۍ مَطلَب یہِ کہِ سون مال چھُ سٲنِس مالَس امے ٹھَنٛڈ موسمہٕ سۭتۍ دَریر واریاہ روزان یہِ چھُ دوٚر روزان اتھ چھُ مَضبوٗطی گَژھان امکۍ مان ژٕ ہہُ اَتھ چھِ امے ٹھَنٛڈٕ وَجہَ آسنہٕ کہِ آسنہٕ مُتلِق چھُ اَسہِ یہِ پَنُن مال روزان اَصل مَطلَب یہِ چھُ بٔنِم سایڈٕ چھُ یَتھ یہِ گَرٕم سایڈَس یہِ شَہَر چھُ سوپور چھُ مَطلَب یِمَن مَنٛز چھُنہٕ زیادٕ یہِ مال یُہُنٛد چھُنہٕ مَضبوٗط آسان کینٛہہ سون مال چھُ امہِ موٗجوٗب مَضبوٗط آسان کہِ ییٚتہِ چھُ ٹھَنٛڈ موسَم روزان ییٚتہِ چھُ ٹھَنٛڈ زیادٕ چھُ ییٚتہِ ٹھَنٛڈی روزَان ییٚتہِ چھُ شِن روزان واریَہَس کالَس امہِ موٗجوٗب چھِ ییٚتہِ پَتہٕ مان ژٕ پَتھ گَژھان ہُم پَتھ پَتہٕ گَژھان مان ژٕ گَرٕم روزان گَرٕم روزَان پتھ تہٕ ٹھَنٛڈ چھِ یِوان برونٛٹھ ییٚتہِ چھِ امے موٗجوٗب اَسہِ روزَان سون مال چھُ اَوے موٗجوٗب روزان اَصل سٲنِس مالَس چھِ سُوان ریٹھ تہِ یِوان رٕژ یہِ چھُ سون مال چھُ کَم سے کَم ییٚکیاہ سٹور زَن گَژھِ یہِ کَم سے کَم چھُ یہِ تَتہِ شٔیٚیہِ سَتہِ رٔتۍ چھُ نیران سَتہِ رٔتۍ چھُ نیران تہٕ یہِ مال چھُ دَریرٕ سان آسان حظ یہِ چھُ واریاہ دَریرٕ سان آسان اتھ چھُ مان ژٕ امے سۭتۍ مَضبوٗطی آسَان امے سۭتۍ مَزٕ آسَان تہٕ اِسلیے چھُ یہِ سون ہہُ سون عَلاقہ چھُ یہِ چھُ واریاہ اَصل سٲنِس عَلاقَس اَسہِ چھِ پَننِس عَلاقَس مَنٛز مَزٕ لَگان اَسہِ چھِ پَننِس عَلاقَس مَنٛز مان ژٕ ہہُ واریاہ سکوٗن یِوان اَصل پٲٹھۍ حظ سٲنۍ زِندگی چھِ واریاہ رٕژ ییٚمہِ سۭتۍ ٹھَنٛڈ موسمہٕ سۭتۍ روزَان مَطلَب یورٕ چھِ یارِ چھِ یِمَن یاریٚن ہُنٛد ہَوا چھُ واریاہ رُت واریاہ رُت امہِ سۭتۍ چھِ نہٕ أسۍ ژینان کینٛہہ حظ امہِ سۭتۍ چھُ نہٕ اَسہِ باسان کینٛہہ مان ژٕ ہہُ گَرم چھُ گَرم چھُ امے سۭتۍ چھِ أسۍ ہیٚکان مان ژٕ ہہُ دٔیِتھ پٔکِتھ اورٕ یورٕ مان باغَن مَنٛز گَژھان مَزٕ چھُ یِوَان ٹھَنٛڈٕ موسَم چھُ آسَان چَلَان اکیاہ وٕنۍ زَن گَژھو شَہَرس مَنٛز شَہرِس مَنٛز چھُ سورُے مٲنِو تَتہِ چھِ آسَان خۄدا تا کٔرِنۍ رَحَم تَتہِ چھُ آسَان دَزَان سورُے تَتہِ چھُنہٕ ہیٚکان اِنسان دۄہَس مان ژٕ پٔکتھٕے اُکُن یُکُن گٔلیَو کوچَو مٔنٛزۍ چھُنہٕ ٹوٹَل ہیٚکان اِنسان بازرَن مَنٛز چھُ نہٕ ہیٚکان کِہِیٖنۍ مان ژٕ ہہُ تَوَے موٗجوٗب چھُ سون یہِ عَلاقہٕ یَتھ مَنٛز مان ژٕ سون ڈسٹرک یُس چھُ یہِ چھُ واریاہ ٹھَنٛڈ ییٚتہِ چھُ واریاہ مَزٕ یَتھ چھُ مان ژٕ پرٛٮ۪تھ کُنہٕ رَنٛگہٕ شُکُر اللہ تعالٰی ہَس کُن تہٕ یَتھ چھِ واریَہَو رَنٛگَو اللہ تعالٰی اہَن مان ژٕ خۄشبوٗ تھومُت تہٕ اِسی لیے چھِ أسۍ اَوے موٗجوٗب پَننہِ ییٚمہِ مان ژٕ ڈِسٹرکُک واریاہ شُکُر گُزٲری کَران واریاہ واریاہ تہٕ اَوے موٗجوٗب شُکُر الحمدُلِاللہِ رَبِّالعالَمیٖن اسَلامُ علیکُم